آ بِلکُل اگرَے أسۍ وِچھو وٕنۍکٮ۪ن یُس یہِ گیم چھِ یہِ چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ واریاہ زیادٕ ضٔروٗری تِکیٛازِ کانٛہہ اِنسان اگر کُنہِ سات تٔمس سٕٹرٛس چھُ آسان یا کیٚنٛہہ پریشٲنۍ چھِ آسان اِنسان چھُ لَگن تٔتھۍ کُن أمِس چھِ پنُن سٲرٕے پَریشٲنی دوٗر گَژھُن مگر اگرَے أسۍ وٕچھو وٕنۍکٮ۪ن أسۍ چھِ زیادٕ تَر چھِ أسۍ وٕنۍکٮ۪ن فون یوٗز کَران یِمنٕے گیمَن خٲطرٕ مگر تِتہِ چھُنہٕ ٹھیٖک گَژھان کیٚنٛہہ مگر اگر اِنسان لِمِٹَس منٛز حَدس منٛز گِنٛدِ تَمہِ سۭتۍ چھُ اِنسان اَکھ پنُن اٮ۪نٹَرٹینمٮ۪نٛٹ خۄش سُہ فیٖل کَران خۄش سُہ محسوٗس کَران ییٚمہِ ساتہٕ سُہ سُہ مےٚ چھِ پننٕۍ پریشٲنی گَژھان مٔشتھٕے چھِ گَژھان اَکہِ چیٖزٕ اوس اِنسان سٕنٛدۍ خٲطرٕ ٹھیٖک تہِ یہِ گیم ویم کہِ سُہ اوس پننٕۍ پریشٲنی تٔمس ٲس مٔشتھٕے گَژھان مگر اگرَے أسۍ بیٚیہِ کہِ طرفہٕ وٕچھو یہِ ہَسا بنیو مطلب یہِ چھُنہٕ ٹھیٖک زیادٕ یہِ گیم ویم کیٚنٛہہ وٕنۍکٮ۪سَس وٕنۍکٮ۪س یُس اِنسان چھُ سُہ چھُ زیادٕ تر وابسطہٕ أتھۍ فونَس سۭتۍ سُہ چھُ پتہٕ زیادٕ زیادٕ ییٚمہِ سۭتۍ تٔمس نۄقصان چھُ ہٮ۪کان وٲتِتھ مگر اگرَے اِنسان لِمِٹَس منٛز پٲدٕ مطلب اِستعمال کَرِ تیٚلہِ چھُ تٔمۍ سٕنٛدۍ خٲطرٕ ٹھیٖک تٔمۍ سُنٛد سِٹرٛیس یہِ چھُ سُہ چھُ پنُن پان اَصٕل پٲٹھۍ رِلیٖف چھُ گَژھان تٔمۍ سُنٛد پان